سانہِ سایڈٕ چھُ آز زَنہِ تہِ رَٹان حظ گاڈٕ مگر یِمنٕے کھہہَن منٛز حظ البتہٕ دٔریاوَس منٛز چھِنہٕ سانہِ سایڈٕ زَنہِ گژھان گاڈٕ رَٹنہِ کیٚنٛہہ اَلبتہ وَلُر سایڈَس منٛز چھِ گژھان حظ یِم ہٲنز چھِ تِم چھِ رَٹان گاڈٕ حظ تِکیٛازِ تِمَن چھِ تمہِ کارٕچ پَتہ حظ تہٕ تٔمِس چھِ زَنٛہِ وَنہِ رَٹان حظ ییٚمہِ سایڈٕ گاڈٕ حظ بَٹہٕ پورہ چھِ کُل باقی علاقہٕ حظ چھِ لہرٮ۪تھ پورہ چھِ لانٛکریج پورہ چھِ